یُس ہَسا سون ڈِسٹِرک بارہمولہ چھِ یَتھ منٛز ہَسا چھِ وارِیاہ مَقٲمی صنت لوکَل اِنڈَسٹرٛیٖز بیٚیہِ ہَسا چھِ ییٚتہِ واریاہ بِزنِس یِم ہَسا واریاہ مَشہوٗر چھِ گۄڈٕنٮ۪تھ اگر أسۍ ہسا وٕچھو حال حالے آیہِ ڈِسٹرک بارہمولہَس مَنٛز کَپَر مِل تراونہٕ یۄس ہَسا سۄ اِنڈَسٹِریٖز چھِ کَپَر مِل چھِ سَہ ہَسا چھِ کَپُر بَناوان مطلب وٕنکٮ۪نَس اَگر أسۍ وٕچھو زیادٕ ٹرینڈ چھُ آسان لٔڑکِیَن ہٕنٛدِ مارکٮ۪ٹُک تَتھ منٛز یُس گَٮ۪وُن چھُ آسان لہنٛگا چھُ آسان باقٕے سوٗٹ چھُ آسان مطلب کہِ اَگر أسۍ وٕچھو وٕنکٮ۪ن کِس زَمانَس منٛز چھِ زیادٕ فیشنیبٕل کورِ مطلب کہِ ایز پٔر مَرٕد چھِ زیادٕ فیشنیبٕل کورِ آسان تِکیٛازِ یِم یُس وٮ۪سٹٲرٕن کَلچَر وٕچھان یِم تہِ گَژھان سُے اَپناوان وٮ۪سٹٲرٕن کَلچَر میٖنٕز تَتہِ لاگَن گاوَن تَتہِ لاگَن لہنٛگا مطلب کہِ تَل تَتہِ لاگَن ہاے فاے سوٗٹ یِمَن تہِ گَژھِ آسُن سُے لٲگِتھ حال حالٕے ہَسا آو سٲنِس ڈِسٹرک بارہمُلہَس مَنٛز ہَسا ترٲوٕ کھ اَکھ کَپَر میٖل ییٚتہِ ہَسا کَپَر کَپُر چھُ بَنان یور خریٖدنہِ نَسا چھِنہٕ یِوان خٲلی ڈِسٹرک بارہمولہٕکۍ لوٗکھ کینٛہہ بٔلکہِ نَس بٔلکہِ یور ہَسا چھِ یِوان ڈِسٹرک ڈِسٹرک بَڈگامِکۍ تہِ بانڈی پورہ تہِ کۄلگٲمۍ چھِ ییٚتہِ ہَسا چھِ یِوان واریاہو ڈِسٹرکو پٮ۪ٹھٕ یَتھ کَپَر مِلہِ پٮ۪ٹھٕ کَپُر ہیٚنٛدۍ لوٗکھ بیٚیہِ ہَسا یہِ ہَسا چھِ اکھ کاروبار یُس ہَسا مطلب کہِ ضُروٗری اوس سانہِ ڈِسٹرک بارہمولہ کہِ مطلب کہِ اِکنامی ہِنٛدۍ خٲطرٕ پۄنٛسَن ہٕنٛدۍ خٲطرٕ تِکیٛازِ یُس ہَسا ڈِسٹرک بارہمولا چھُ یَتھ ہَسا چھِ گۄڈٕنٮ۪تھ اَگَر وٕچھو باقیو ڈِسٹرکو نِش چھِ یَتھ مےٚ باسان وارِیاہ پاپلیشَن تٔمۍ حِساب ہَسا گَژھِ ہے یَتھ آسٕنۍ تٔمی حِساب ہَسا ٲس یَتھ ییٚتہِ کاربارَن ہٕنٛز تہِ وارِیاہ ضروٗرَت یِم ہَسا یِم اِنڈَسٹِرٛیٖز چھِ یِم ہَسا چھِ آسان یِم ہَسا چھِ آسان وارِیاہَن ٹایمَن اگر ہَفتَس منٛز سَتھ دۄہ چھِ توتہِ چھِ یِم سَتَن دۄہَن منٛز چھِ یہِ شےٚ دۄہَن شٮ۪ن دۄہَن یِم اِنڈَسٹرٛیٖز آسان چَلان تِکیٛازِ اَکھ ہَسا چھِ اَتھ سۭتۍ چھِ آسان وارِیاہ جُڈِتھ بیٚیہِ ہَسا چھِ یُس وٕنکٮ۪نُک باو چھُ آسان سُہ ہَسا چھُ آسان واریاہ زیادٕ یِم ہَسا چھِ وٕچھان مطلب کہِ ڈِسٹرک بارہمولہٕچ غریٖبی یۄس چھِ سُہ ہَسا گَژھِ ختم گَژھٕنۍ تِکیٛازِ لوٗکھ ییٚلہِ آوٕر روزان کُنہِ کارَس خٲطرٕ وارِیاہ لوٗکھ ہَسا چھِ اَتھ منٛز اٮ۪نٛگیج اَتھ کارَس سۭتۍ تِکیٛازِ بیٚیہِ ہَسا چھِ اَتھ مال اَصٕل وۄتھان اَتھ ہَسا چھِ پٔر ڈے ہَسا چھِ اَتٮ۪ن آسان تَقریٖباً دَہ دَہ بَہہ بَہہ گاڑِ یِم یہِ مال اَتہِ تُلان چھِ اورٕ یورٕ چھِ باقیَن دُکانَن نِوان یُس ہَسا یہِ ڈِسٹرک بارہمولہٕچ اِنڈَسٹِرٛیٖز چھِ یِمَن ہَسا پیو وارِیاہ موقعن ہُنٛد سامنہٕ کَرُن یہِ سامنہٕ کِتھ پٲٹھۍ پیو یِمَن کَرُن گۄڈٕنٮ۪تھ ییٚلہِ یِمَن اِنڈَسٹِرٛیٖز اَتٮ۪ن بَناوَن ٲسۍ گۄڈے ہٮ۪تھ ہَسا پیو یِمَن زٔمیٖن مٔلۍ ہیوٚن دوٚیِم ہَسا یِم دوٚپُکھ یِمَن اَتھ اِنڈَسٹِرٛی منٛز چھِ وارِیاہ شور آسان تُہۍ نِیِو اِنڈَسٹِرٛی کُنہِ جایہِ سایڈَس بَناونہٕ خٲطرٕ پَتہٕ ہَسا بَنایہِ یِمو یِم اِنڈَسٹِرٛیٖز سایڈَس تِکیٛازِ یِم لوٗکھ چھِ لوٗکھ لوٗکَن دوٚپُکھ مطلب کہِ شور گَژھِ نہٕ یُن اَمہِ سۭتۍ چھِ پٮ۪وان مُضِر اَثرات ہُہ چھِ پَتہٕ ہَسا بَنایہِ یِمو یِم واریاہ سایڈَس بیٚیہِ ہَسا یُس ہَسا سون ڈِسٹِرٛک بارہمولہ چھُ یہِ ہَسا چھِ ہاٹِکَلچَر کِس لِہاظَس منٛز تہِ ہَسا چھِ یہِ وارِیاہ برٛونٛہہ تِکیٛازِ حال حالٕے یۄس سٲنۍ ڈی سی صاحبہ چھِ سَہرِش اضگر صاحبہ تٔمِس ہسا آو امہِ خٲطرٕ مرکزن ہسا دیُت تٔمِس امہِ خٲطرٕ اکھ انعام اکہِ انعام سۭتۍ ہسا آسہِ سۄ نوازنہٕ گۄڈٕنٮ۪تھ اَگَر أسۍ وٕچھو یُس ہَسا سون ڈِسٹِرٛک بارہمولہ چھُ یَتھ منٛز ہَسا چھِ ژوٗنٛٹھۍ مٔنٛڈِ تہِ واریاہ بٔڑۍ یَتھ منٛز سوپَر مٔنٛڈی ہَسا چھِ یِوان پوٗرٕ کَشمیٖرَس منٛز وارِیاہ سالمہِ کھۄتہٕ بٔڑ مٔنٛڈی ماننہٕ اگر ہَسا أسۍ وٕچھو ڈِسٹِرٛک بَڈگامہِ پٮ۪ٹھٕکۍ ژوٗنٛٹھۍ تہِ ہَسا چھِ واتان ڈِسٹِرٛک بارہمولہ چھِ سوپَر مٔنٛڈی منٛز تِکیٛازِ یُس ہسا یہِ ڈِسٹرک بارہمولہٕچ ژوٗنٛٹھۍ مٔنٛڈِ چھِ یہِ ہسا چھِ وارِیاہ ترقی کران دۄہ کھۄتہٕ دۄہ مِثال کے طور پر اگر یِمن باقین جایَن اَتھ ژوٗنٛٹھۍ پٮ۪ٹھ اَرداہ شَتھ چھِ رۄپیہِ دِوان ییٚتہِ ہسا چھِ یہِ ڈِسٹرک بارہمولا یۄس یہِ سوپر مٔنٛڈی چھِ یہِ ہسا چھِ یِمن دِوان زٕتووُہ شیٚتھ رۄپیہِ فی مطلب کہِ ژوٗنٹھۍ پیٹہِ بیٚیہِ ہَسا چھِ یُس ہَسا سون مطلب کہِ یۄس سانہِ یِم کَمپٔنی چھِ اَگَر أسۍ وٕچھو وٕنکٮ۪نَس اٮ۪لکٹِرٛک اِنڈَسٹِرٛی چھِ مطلب کہِ ڈِسٹرک بارہمولہ بُلہَس منٛز ہَسا چھِ واریاہَن جایَن یِم تہِ مطلب کہِ یُس ہَسا سون ڈِسٹرک بارہمولا چھُ یہِ ہَسا چھِ پرٛٮ۪تھ کُنہِ منٛز برٛونٛہہ اِنڈَسٹِرٛیَن ہٕنٛدۍ منٛز تہِ چھِ یہِ برٛۄنٛہہ بِزنِسَس منٛز تہِ چھِ یہِ برٛونٛہہ رۄپیَن منٛز تہِ چھِ یہِ برٛونٛہہ بیٚیہِ ہَسا پیٚو أمِس واریاہَن مطلب کہِ موقعن ہُنٛد سامنہٕ کَرُن